میٲنِس خیالَس منٛز چھ واریاہ تِم مطلب چیلنجز یِم أکِس ٹوٗرِسٹس فیس چھِ پیٚوان کرُن سٲنِس ایٚریاہَس منٛز یِنٕچ گۄڈٕنِچی اکھ اَگر أسۍ کَتھ کَرو سۄ چھےٚ لیٚنٛگویج یعنی مطلب تِمن چھ واریاہ مُشکِل گژھان سٲنۍ لیٚنٛگویج زانُن تہٕ مطلب پَنُن کانٛہہ تہِ پروبلِم اَسہِ سۭتۍ ڈِسکس کرُن تِکیٚازِ لیٚنٛگویج یۄس چھےٚ سۄ چھےٚ نہٕ انڈرسٹینڈ گژھان سہل بل کیٚنٛہہ دوٚیِم چیٖز چھ آسان کلایمیٹک چینٛج اَگر أسۍ کَتھ کرو کانٛہہ ٹوٗرِسٹ چھِ نیٚبرِم سٹیٚٹُک یا نیبرِم کَنٹری ہُنٛد تٔمِس چُھ واریاہ مُشکِل پیٚوان مطلب واریاہ مُشکِل گژھان ایٚڈجسٹ گژھُن ییٚتہِ کِس موسمِس منٛز تہٕ تریٚیم اکھ یُس سُہ ورایاہ چیلنجنگ فیز چھ سہُ چھُ فُڈ تِکیٚازِ اَگر أسۍ کَتھ کَرو کیٚنٛہہ ٹوٗرِسٹ چھِ آسان تِم چھِ مطلب ڈفرنٛٹ ٹائپسُک فُڈ کھٮ۪وان ییٚلہِ تِم ییتیُک فُڈ چھ کھٮ۪وان تہٕ تِمن چھُ مطلب سم ٹایمٕز ہٮ۪کان مطلب تھوڑا بہت کیٚنٛہہ وٕنو مطلب وۄمیٹنگ یا سم ٹیامٕز چھ تِمن تھوڑا بہت گژھان یڈ چھُ دۄد کران یم چھِ کیٚنٛہہ مین پروبلِمز یِم کامنٛلی چھِ فیس کران بٹ ییٚلہِ زٕ ژور پانٛژھ دۄہ چھِ گژھان ایٚڈجسٹ چھِ اَتھ چیٖزَس منٛز گژھان پَتہٕ چھِ نہٕ یِم پروبلِم عام پٲٹھۍ فیس مطلب اکھ ٹوٗرِسٹ کران کیٚنٛہہ تِکیٚازِ گۄڈٕنِکیٚن دۄن تریٚن دوہن چھ اِنسان یا یِم پروبلِم فیس کران